اسلامُ علیکم اسلامُ علیکم سَر بَس ٹھیٖک حظ تُہۍ یور آز واریاہ ٹایمہِ باد کیٛاہ چھُس گومُت اتھ تٛورو اتھ واریاہ ہفتس اوٚنُس نہٕ کہینہ ہفتس کوٚر اَسہِ اصل پٲٹھۍ اَسہِ ترٲو سٲرسٕے سَبزی وَبزی سَگ وگ اصل پٲٹھۍ دوا ووا کھاد تہِ چھیچ اصل پٲٹھۍ تہٕ سَبزی تہِ چھِ اصل اَسہِ اوترٕ پیٹھی وون حظ ٹماٹرن کھوٚت واریاہ زیادٕ اَسہِ سوٗنچ پَتہٕ أسۍ لگاوو پانے ٹماٹر تہٕ کیاز ٹماٹر چھِ سٮ۪ٹھاہ درٛوگۍ آز اَمہ سایڈٕ چھِ پگہہ لگاوٕنۍ اَلہ کُلۍ لٲر کُلۍ وانگن کُلۍ تہٕ بیٚیہِ چھِ لگاوٕنۍ پھوٚل گوٗپی بندگوٗپی یِم چھِ لگاوٕنۍ أتھی حٲطرٕ چھِ اَسہِ یہِ زٔمین تھٲومژٕ مگرمگر أسۍ چھِ زٕ نَفر زٕ نَفر کوٗتاہ کَرو أسۍ آز چھِ تاپہٕ کراے آسان پتہٕ چھنہٕ ہیٚکان اَکہِ بَجہِ کٔرۍ تھٕے انسان گاسہٕ تہِ چھُ اَسہِ کٔڑ کوٚڑمُت اتھ چھُ آمُت گاسہٕ بلاے یِتہِ کوٚڑ اَسہِ سورُے یپٲرۍ اوس یہِ سٲرسٕے اتھ ٲسۍ گاسہِ بلاے آمٕژ یتہِ کوٚڑ اَسہِ سٲرسٕے کٔنڑۍ کرٲلۍ ٲسۍ أندۍ أندۍ یتھ باغس سٲرسٕے تِم تہِ کٔڑۍ بس یِہٲے زٔمیٖن رَژھ چھِ خٲلی اَتَتھ چھو وۄنۍ لگاوٕنۍ مگر سَر چانی ییٚمۍ چانی زنانہ ِووٚن سَر تَمی دوٚپ اَپٲرۍ لَگٲے زیو ٹماٹر کُلۍ ٲں ہَپٲرۍ دۄن ترین دۄہن منزگَژھن گریٖن ہاوُسس منز بند گوٗبی پھوٚل گوٗبی مۄنجہِ یِم تیار تہٕ تِم وۄتھو أسۍ تہٕ تِم ووو أسۍ دۄیہِ ترٛیہِ دُہہِ اتھ اَپٲرۍ کِنۍ آ تُہۍ أنۍ زیو تُہۍ أنۍ زیو یِم کُلۍ تہٕ تُہۍ أنۍ زیو دَچھہِ کُلۍ تہٕ أسۍ لگاوو سٲنۍ کٲم گٔے لگاوٕنۍ پٔتم نٮ۪صٕف چھِ پونسہٕ دِنٕے